ییٚتہِ حظ چھِ اگر أسۍ وُچھو میجَر یِم زَبانہٕ چھِ یَتھ منٛز یِوان بولنہٕ یَتھ چھِ کٔشیٖر منٛز اَکٕے مےٚ أہم مین یۄس زَبان چھِ سۄ چھِ کٲشُر اَمہِ وَرٲے چھُنہٕ کٔشیٖرِ اَنٛدر زیادٕ زبان یِوان بولنہٕ کیٚنٛہہ وۄنۍ چھِ کیٚنٛہہ لنٛگویج یِم مطلب کم کینٛژھا چھِ یِوان بولنہٕ یَتھ منٛز اسہِ پہاڑی چھُ یِوان یَتھ منٛز اسہِ پنٛجٲبی چھُ کیٚنٛہہ یِوان کیٛازِ ییٚتہِ چھِ سِکھ تہِ واریاہ مقدارَس منٛز تعدادَس منٛز تِم چھِ پَنٛجٲبی بولان تہٕ کٲشُر چھُ تِمن تہِ تَگان مگر تِم چھِ پَنٛجٲبی کران پانہٕ وٲنۍ تہٕ یَتھ منٛز زَن کٲشریٛک واریاہ اِنفٕلنٕس چھُ سُہ چھُنہٕ پیٛوَر پَنٛجٲبی تہِ آسان کیٚنٛہہ تَمہِ علاوٕ چھُ گُوجری گژھان کیٛازِ گُجٕرۍ ٲں طبقہٕ تہِ چھُ ییٚتہِ واریاہَس پھٕہلتھ تہٕ تَتھ سۭتۍ سۭتۍ گُجرۍ ٲں زبٲنۍ سۭتۍ سۭتۍ چھُ پہاڑی تہِ کیٛازِکہِ واریاہ سیٚکٹر یُس اسہِ چھُ سُہ چھُ اسہِ پہاڑن سۭتۍ تہِ اسی لیے چھُ پہاڑی تہِ ییٚتہِ واریاہ یِوان بولنہٕ